بلکُل کٔشہِ کٲشِر زبان چھِ پنٛنٮ۪ن شُرٮ۪ن اَسہِ ہیٚچھناوٕنۍ واریاہ واریاہ زیادٕ اہم کٲشِر زَبان چھِ سٲنۍ آیڈٮ۪نٹِٹی أسۍ چھِ پرٛٮ۪زناونہٕ یِوان کیٛازکہِ أسۍ چھِ کٲشِر تہٕ کٔشہِ کَشمیٖری چھِ سٲنۍ یُس سٲنۍ پہچان اَسہِ چھُ واریاہ زیادٕ مطلب یُس اَزُک ماحول وٕچھِتھ چھِ أسۍ واریاہ زیادٕ دُکھی گژھان کہِ یہِ وٕچھِتھ کہِ آزِکۍ یِم لُکھ چھِ تِم چھِ پنٛنٮ۪ن شُرٮ۪ن اُردوَس منٛز کَتھ کَران نا کہِ کٲشُر یُس ییٚمہِ کہِ وَجہ سۭتۍ یُس سٲنۍ کٲشِر زَبان چھِ سُہ چھِ آرام آرام سۭتۍ ختم لٔجمٕژ گَژھنہٕ یُس اَکھ واریاہ زیادٕ ایز کَشمیٖری وٕچھُن چھُ واریاہ زیادٕ اَسہِ باپَتھ مطلب اَکھ واریاہ زیادٕ بوٚڈ دُکھی سُچویشَن آسان کیٛازِکہِ یِم کٲشِرۍ چھِ آ کَشمیٖری چھِ آہستہ آہستہ کَش کٔشیٖرِ منٛز لٔجمٕژ ختم گژھنہِ اَسہِ پَزَن پنٛنٮ۪ن شُرۍ زیادٕ کھۄتہٕ زیادٕ تِمَن سۭتۍ کٔشِر منٛز کَتھ کَرٕنۍ تِمَن کَشمیٖری یِم پَنٕنۍ روٗٹٕس چھِ تِمَن ہِنٛدِس بارَس منٛز زیادٕ کھۄتہٕ زیادٕ وَنُن کیٛازِکہِ کٲشِر زَبان چھِ سٲنۍ پہچان تہٕ یوٗتاہ ہٮ۪کو تیوٗتاہ پَزِ اَسہِ پنٛنٮ۪ن شُرٮ۪ن سۭتۍ کٲشِر پٲٹھۍ کَتھ کَرٕنۍ اَسہِ پَنٕنۍ تہذیٖب ہیٚچھناوٕنۍ تِمَن کہِ سٲنۍ کٲشِر زَبان کۭژاہ اَصٕل اَکھ میٖٹھ زَبان چھےٚ تہٕ اَسہِ پَزِ پَنٕنۍ کَشمیٖری منٛز تِمَن سۭتۍ کَتھ کَرٕنۍ نا کہِ أسۍ کَرو تِمَن منٛز اَنگری تِمَن سۭتۍ اَنگریٖزی یا اُردو یا بیٚیہِ کُنہِ زَبانہِ منٛز کَتھ یہِ چھُ واریاہ زیادٕ اکھ یہِ بیٚیہِ پَزِ اَسہِ یُس سٲنۍ کٲشِر زَبان چھِ یہِ پَزِ اَسہِ ٹُوٮ۪لتھَس تام کَمپَلسری کَرٕنۍ کَشمیٖری شُرٮ۪ن پَرناوٕنۍ ییٚمہِ کہِ وَجہ سۭتۍ یُس سٲنۍ تِم بَچہِ چھِ تِمَن روزِ زیادٕ کھۄتہٕ زیادٕ کٲشرِس مطلب تِم ہیٚچھَن کَشمیٖری وَنٕنۍ تہٕ بیٚیہِ پَرٕنۍ تہٕ لیکھٕنۍ